وعلیکُم السَلام ٹھیٖک چھُوا آ ٹھیٖک سٲری چھُوا ٹھیٖک آ گرِ چھا سٲری ٹھیٖک بَس حظ ییٚکیا بِہتٕے

اچھا آ تٔمِس کیاہ گوٚو اچھا بٮ۪مار اوس اچھا ٹھیٖک پَتہٕ اچھا اچھا ٹھیٖک دَپ تٔمِس لٔگۍ واریاہ پونٛسہٕ نہ اچھا ٹھیکھٕے چھُ بیٚیہِ غریٖبٕے تِم آسن بیٚیہِ وَنان یہِ گوٚژھ وۄنۍ تِم آسَن بیٚیہِ وَنان یہِ گوٚژھ وۄنۍ جلدی نیرُن وَنہِ واریاہ بٮ۪مار چھُ سُہ اَدٕ کیاہ چھِنہ گژھان پَتہٕ چھِ یِوان اِنسان تنٛگٕے چھُنہ اچھا بیٚیہِ اچھا سُہ کَر گُزریو کوٗتاہ کال گوٚوُس کوٗتاہ ٹایم گوٚوُس مطلب اچھا گھنٹہٕ کھَنٛڈ گوٚوُس اچھا ٹھیٖک اچھا تیٚلہِ یِمو أسۍ ییٚکیا وُنۍ تہٕ نیرو تیٚلہِ پَتہٕ مہ اچھا سُہ چھُ وُنہِ ہاسپِٹلٕے تٔمِس لَگہِ تیٚلہِ ٹایم اچھا ٹھیٖک تیٚلہِ لَگہِ تٔمِس ٹایمٕے حالہٕ وۄنۍ نیرو تیٚلہِ ییٚکیا پٕہٕرۍ باد آ اِنشاء اللہ یِمو ییٚکیا وُنۍ اچھا تیٚلہِ بیٚہِو خۄدایَس حوال اَدسا بیٚہِو